اَلسلام علیکُم تُہۍ چھُو حظ کیفے آفسانے پٮ۪ٹھٕ مےٚ حظ اوس آڈَر کوٚرمُت مطلب مےٚ کوٚر اَکھ گٲنٛٹہٕ برٛونٛہہ آڈَر یہِ چِکَن موموز تہٕ بیٚیہِ کَرے مےٚ چامٕن مگر مےٚ حظ گوٚو اَلگٲب آڈَر تَمہِ ساتہٕ فرٛایڈ رایس تہِ بہٕ چھَس یہِ تُہٕنٛز مہربٲنی چھِ اگر تُہۍ سُہ فرٛایڈ رایس کٔڑِو تَمہِ منٛز نٮ۪بَر تہٕ ہُم زٕ کٔرِو تُہۍ ڈٮ۪لِوَر یُس تۄہہِ مےٚ اٮ۪ڈرَس چھُ دیُتمُت سۄ گٔے تُہٕنٛز مہربٲنی تہٕ بیٚیہِ کٔرِو وۄنۍ یہِ ہُہ کٔڑِو وۄنۍ نٮ۪بَر تہٕ ہُم زٕ کٔرِو وۄنۍ آ ہُم زٕ آیٹَم کٔرۍتو ڈٮ۪لوَر تہٕ پیمٮ۪نٛٹ کرو بہٕ تۄہہِ ییٚتھٕے تہٕ یا اگر تُہۍ ؤنِو تیٚلہِ ہٮ۪کہٕ بہٕ آن لاین تہِ پیمٮ۪نٛٹ کٔرِتھ تۄہہِ